السلامُ علیکُم ڈاکٹَر صٲب ڈاکٹَر شاہِد چھُوا ہے سَر مےٚ حظ چھِ دَنٛدَس صحیح پین حظ بہٕ حظ چھُس پیشَنٛٹ اَکھ مےٚ حظ کَریٚو اوترٕ تہِ کَریٚو مےٚ تۄہہِ کال ہیلو ہیلو دَ ڈاکھ صٲب مےٚ کَرے کال تۄہہِ تۄہہِ تُلوٕ نہٕ فون اَمہِ برونٛٹھ کِہیٖنۍ حظ مےٚ چھُ دَنٛدَس صحیح پین حظ بہٕ گوس ختم دَگہِ سۭتۍ ہے نا حظ یُس یہِ کھۄکھُر چھُنہ آسان پٔتھۍ کِنۍ آ تِمنٕے دَنٛدَن چھُ مےٚ أکِس دَنٛدَس دود صحیح پین چھِ صحیح ہے نا حظ وَرُم نا حظ چھُس کھوٚتمُت البتہ پین چھِ خَطرناک دَنٛد چھُ خراب اَتھ چھُ کھۄکھُر گوٚمُت یہِ چھُ کِرٛہُن گوٚمُت ہے نا حظ کِہیٖنۍ حظ ایکٕسرے کَتہِ اَسہِ کَتہِ گٔیے حظ پَتہ سۄ کیٛاہ گوٚو ایکٕسرے ہے نا حظ دَوا کھیٚو یوٚہَے پین کِلَر کھیٚو

نا حظ تُہۍ ؤنِو کِلنِکُک ایڈرَس کِلنِک کَتہِ چھو آ بالکل اچھا اچھا ہے نا حظ مےٚ باسان ڈاکٹَر صٲب یہِ اوس بَچاونُے یہِ دَنٛد

یہِ حظ چھُ لگ بگ ژور پانٛژھ دۄہ ہٮ۪تھ آ نا پانٛژَن دۄہَن اوسُس بہٕ پین کِلَر کھٮ۪وان یہِ ٲس فَرَق ٲسۍ گژھان پَتہٕ بہٕ ٲس بیٚیہِ کَران صُبحن بہٕ اوسُس بیٚیہِ یوٚہَے رُٹیٖن پَکناوان اچھا ؤنِو تُہۍ حظ اَوا میٚڈِکٕل وول لیٚے چھُ اَوا کیٛاہ چھُ اَتھ ناو دَوا پھٔلِس اچھا اوٚفلاکسِن اچھا اچھا چلو حظ گوٚو ٹھیٖک ڈاکٹَر صٲب تُہۍ ؤنۍ تو مےٚ فیٖس ویٖس کوٗتاہ چھُ تُہۍ ہٮ۪وان ڈاکٹَر صٲب اچھا اچھا چلو حظ چلو شُکریہ شُکریہ ڈاکٹَر صٲب